یہِ چھُ مطلب کۄسچیٚن کیٛاہ تۄہہِ چھُوا کٲنٛسہِ گفٹہٕ کوٚرمُت یا کَران چھُوا مطلب یِتھ پٲٹھۍ چھُ ییٚلہِ کانٛہہ کُنہِ خوشی آسہِ کیٚنٛہہ آسہِ فَنٛکشَن آسہِ تتھ موقعس پٮ۪ٹھ چھِ أسۍ گفٹہٕ کَران چاہے کٲنٛسہِ بٔرتھ ڈے آسہِ کیٚنٛہہ آسہِ أسۍ چھِ تَتھ موقعس پؠٹھ بٔر یہِ گفٹہٕ کران مےٚ چھُنہٕ زیادٕ تر تہِ کوٚرمُت کیٚنٛہہ مطلب مےٚ چھُ بَچہٕ اکھ تَنٛدِس بٔرتھ ڈے یَس پٮ۪ٹھ چھُ مےٚ تٔمِس گفٹہٕ کوٚرمُت مگر سُہ وۄنۍ چھیٚس بہٕ دَپان وۄنۍ چھُ تٔمِس یُس ینہٕ وول بٔرٕتھ ڈے بہٕ چھیٚس یژھان تٔمِس بہٕ بناوہاو پننہِ اَتھہٕ سُہ سُہ کرہاو بہٕ تٔمِس گفٹہٕ کیٛازِ سُہ گژھہِ ہا واریاہ زیادٕ خۄش یہِ چھُ آرٹ اَکھ تہِ آسان مطلب واریاہ کورِ چھِ تِم تہِ یِم پننہِ اَتھہٕ چھِ بناوان یِمن چھُ یہِ آرٹ آسان یِم چھِ بناوان اگر کٲنٛسہِ تہِ کورِ آسہِ یہِ پنُن آرٹ تٔمِس پَزِ سُہ یوٗز کَرُن ٲں اَتھ چھِ یِوان اگر یِم گفٹہٕ بنایَن اَتھ چھِ یِوان اَتھ چھُ اۭں کانٛہہ کٲنٛسہِ دُکاندارَس نِش چھِ آسان یِم فرٛیم ویم ہیٚکہِ بَنٲیِتھ سُہ ہیٚکہِ یِم مان ژٕ یہِ کٔرِتھ ایٚکٕسپورٹ تہِ ہیٚکہِ سۄ تِم کٔرِتھ مطلب ییٚلہِ پَنُن ییٚلہِ آرٹ آسہِ کٲنٛسہِ تٔمِس پزِ پنُن آرٹ کرُن یہِ ہُنر پنٕنۍ کرٕنۍ یہِ اِستعمال تہٕ اس لیے بہٕ چھیٚس یَژھان وۄنۍ پننِس نِیچوِس کَرُن سُہ گِفٹہٕ یُس بہٕ پَننہِ اَتھہٕ بَناوٕ ہا تِکیٛازِ سُہ گژھہِ ہا واریاہ زیادٕ خۄش اسہِ چھِ بیٚیہِ گھرَس منٛز بٔچی اکھ سۄ تہِ چھِ یِم پانہٕ یِم پینٹِنٛگ وینٹنٛگ کران مان ژٕ ایز گفٹہٕ کِس صوٗرتس منٛز کران پننیٚن فرٛیٚنٛڈن کران یہِ سوزان یِم گفٹہٕ وِفٹہٕ بیٚیہِ چھِ تِم گھرِ کمرس منٛز تہِ واریاہ رٕتۍ کمرٕ چھُن واریاہ سجومُت یِمو پَننیٛو گفٹو سۭتۍ اس لیے اگر کٲنٛسہِ آرٹ چھُ سُہ ہیٚکہِ یِم گفٹہٕ بنٲیِتھ سُہ مان ژٕ ہیٚکہِ پنٕنۍ ہُنر اِستعمال کٔرِتھ